وعلیکُم السلام السلامُ علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اہن حظ شُکُر رۄبَس کُن ٹھیٖک تُہۍ ؤنۍتو یہِ تُہۍ چھُوا یِم ہوٹَل مَنیجَر اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ بہٕ حظ چھَس گیسٹ مےٚ اوس اَکہِ راتہٕ اَکہِ راتہٕ خٲطرٕ اوس مےٚ بُک کَرُن یہِ اَتہِ روٗم تُہٕنٛدِس ہوٹلَس مَنز اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ یہِ اَتہِ کۄس کۄس فیسَلٹی چھو تۄہہِ اٮ۪ویلیبٕل ییٚتہِ یِم یِمَن روٗمَن منٛز تُہۍ ؤنۍتو یہِ اے سی وے سی چھا فیسَلٹی اٮ۪ویلیبٕل ٹھیٖک مےٚ دوٚپ یہِ اَز چھُ نہ حظ گَرم واریاہ زیادٕ آسان اَز ہیٚکہِ نہٕ اِنسان اے سی وَرٲے یا کوٗلَر وَرٲے روٗزِتھ کِہیٖنۍ ٹھیٖک تُہۍ ؤنۍتو مےٚ اچھا یہِ کھٮ۪ن وٮ۪ن کِیُتھ چھِ اَتہِ مِلان یہِ وٮ۪ج چھےٚ مِلان نان وٮ۪ج تۄہہِ کیٛاہ چھُو اَتہِ آسان اٮ۪ویلیبٕل کیٛاہ چھُ تۄہہِ اچھا ٹھیٖک ٹھیٖک یہِ ؤنۍتو یہِ روٗمَس آسیٛاہ یہِ اَٹیچ واشروٗم کِنہٕ نیٚبَر چھُ واشروٗم یِمَن اَلگ آسان اچھا ٹھیٖک یہِ بٮ۪ڈ وٮ۪ڈ چھُو تۄہہِ اَصٕل پٲٹھۍ روٗمَس منٛز نا سۄ پرٛابلِم گَژھِ نہٕ کِہیٖنۍ ڈَبٕل بٮ۪ڈ اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ تُہۍ چھُوا زٕ زٕ نَفر تھاوان أکِس أکِس روٗمَس منٛز تیٚلہِ اَمہِ حالہٕ ٹھیٖک اچھا ٹھیٖک تُہۍ ؤنۍتو مےٚ وٕنۍ بہٕ چھَس وٕنۍکٮ۪س کُنی زٔنۍ اَتہِ چھُ یہِ تۄہہِ اگر ڈَبٕل بٮ۪ڈ چھُو اَتہِ مےٚ ما پیٚیہِ تیٚلہِ زیادٕ فیٖس ویٖس اَتہِ بَرُن کُنی زَنہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک مےٚ مٲنِو مےٚ چھِ تیٚلہِ ساس رۄپیہِ بَرُن نا ژوٚوُہَن گٲنٛٹَن اچھا ٹھیٖک ٹھیٖک دٔپِو یہِ ساس رۄپیہِ چھِ تیٚلہِ مےٚ بَرُن یہِ ژوٚوُہَن گٲنٛٹَن وٕںۍکٮ۪ن گَژھہِ نہٕ روٗم بُک کِہیٖنۍ کِنہٕ گَژھہِ وٕنۍکٮ۪ن گوٚو نا لیٹ تہِ ہُپٲرۍ اچھا ٹھیٖک دٔپِو پرٛابلِم گَژھہِ نہٕ کِہیٖنۍ اگر وٕںۍکٮ۪ن تہِ کَرو بُک تہٕ اچھا ٹھیٖک چلو ٹھیٖک چھِ تیٚلہِ کَرو ڈٮ۪رٮ۪کٹ تُہٕنٛدِس کاڈنیٹرَس سۭتی کَتھ نا تِم وَنَن اَصٕل پٲٹھۍ اہن حظ اَوا ٹھیٖک اچھا ٹھیٖک دٔپِو اَصٕل پٲٹھۍ کَرَن تِم ہٮ۪لٕپ یِم کاڈنیٹَر تیٚلہِ چھُنہٕ ٹٮ۪نشَن کِہیٖنۍ نا اہن حظ اَوا اچھا ٹھیٖک چَلو یہِ شُکریہ تہٕ تیٚلہِ کٔرۍزیو تُہۍ مےٚ نَمبَر کاڈنیٹر سُنٛد سٮ۪نٛڈ نا تیٚلہِ کَرو تٔمۍ سٕے سۭتۍ پَتہٕ کَتھ تہٕ وٕچھو کیٛاہ وَنَن تِم وٕںۍکٮ۪ن گوٚو اہن حظ اَوا ییٚتھۍ نَمبرَس ہیٚکِو تُہۍ سٮ۪نٛڈ کٔرِتھ وٕنۍ وٕنۍ حظ کٔرۍزیو تیٚلہِ ہہ سۭتی اَدٕ حظ چلو بِہِو تیٚلہِ رۄبَس حوال